آز چھُ مےٚ ونُن یۄس ٹیکنالوجی آیہِ أمۍ کِتھ کٔنۍ بدلٲو میٲنۍ لایِف یا ہرٕ کٲنسہِ ہِنٛز لایف چھِ امہِ سۭتۍ بدلٲمٕژ مگر ونۍ چھُ مےٚ پٹَکیولرلی پنٕنہِ لایفہِ ہِنٛز کتھ کرٕنۍ ویسے چھُ ٹیکنالوجی سۭتۍ واریاہن ہِنٛز لایف تہِ بدلٲمٕژ ونۍ ونہٕ بہ پنُن ونہٕ بہ یُتھی ونۍ کووِڈ اوس گومُت کووِڈ اوس گژھان تہٕ أسۍ تہِ پرن وٲلۍ شُرۍ أسۍ ٲسۍ نہ ہیکان یہِ سکوٗل بٮ۪ترِ گژھِتھ کینٛہہ امہِ امے أسۍ ٲسۍ آنلاین کلاسز ہیکان امہِ سۭتۍ دِتھ امہِ سۭتۍ ٲسۍ أسۍ اکھ أکِس ہیکان نوٹس بٮ۪ترِ سینڈ کٔرِتھ بہِ أسۍ اکھ اکِس سۭتۍ ہیکان کتھ باتھ کرِتھ کنہِ سبقہٕ رِلیٹ یا کٲنسہِ خوش خبر ٲسۍ پرِژھان سُہ چھِ امے ٹیکنالوجی سۭتۍ تہٕ بہِ یُتھٕے بہِ ییٚلہِ بہِ ییٚلہِ نہ ٹیکنالوجی ٲس تہٕ اسہِ اوس پیوان یُتھی کٲنسہِ ہنٛد گرٕ اوس آسان گژھُن اسہِ اوس کینٛہہ چِیز آسان تٔمِس اسہِ زن اسہِ ہا مطلب یِتھ کٔنۍ از أسۍ سینڈ چھِ کران چیٖز سُہ اوس اسہِ ہیٚوان برابر تور تور واتُن تہٕ اتے تِمن دِیُن سینڈ ٲسۍ نہٕ ہیکان بٮ۪ترِ کرتھ کینٛہہ یِتھٕے کٔنۍ فارم ٲسۍ أسۍ بران یا فارم بٮ۪ترِ ٲسۍ أسۍ بران کینٛہہ تہٕ یہِ یِم تہِ ٲسۍ أسۍ ہیکان یِتھ کنۍ آنلایِن پٲٹھۍ برِتھ کینٛہہ یِمن تہِ اوس پیوان گژھُن توٗرۍ یا اوس پیوان بینکس منٛز گژھُن اگر بینکٕچ کٲم آسہِ ہا کینٛہہ اوس پیوان تور گژھُن یا اوس کینٛہہ اگر سکوٗلٕچ کٲم آسہِ ہا وغیرہ وغیرہ یتھٕے کنۍ یا آفسس پیٹھ اوس پیوان گژھُن تہٕ یہِ اوس پیوان یِتھٕے کنۍ گژھُن یۄس یِتھ کٔنۍ زن یِم کامہِ چھِ از اسہِ گژھان یِم چھِ اسہِ گژھان یِتھٕے کٔنۍ ونۍ أسۍ چھِ صِرِف یہ مطلب یِہوے فارم بران أتِنی آنلاین پٲٹھۍ تہٕ گژھان چھِ یہِ ٹھیٖک بیٚیہِ کوروناہس منٛز گیو واریاہن شُرین واریاہ دۄکھ اوس گژھان تہِ أسۍ ٲسۍ نہ ہیکان واریاہن کِلاس دِتھ کینٛہہ أسۍ ٲسۍ نہ ہیکان یِتھ کٔنۍ یور کِلاس ایٹیٚنڈ کرِتھ کینٛہہ سکوٗلن منٛز کینٛہہ تِکیازِ کورونا اوس سورُے اوس بنٛد آسان تہٕ ٹیکنالوجی سۭتۍ گٔے اسہِ اسہِ گٔے واریاہ مدت امہِ سۭتۍ أسۍ ٲسۍ اسہِ ہیکۍ کلاس دِتھ مطلب یُہنٛد اسہِ یوٚژھ کِلاس دِیُن اکھ دِت سکولٕکۍ بٮ۪ترِ کِلاس تہِ بییہِ یُہنٛد تہِ أسۍ یوٚژھ کینٛہہ کِلاس دِیُن اسہِ دِیُت تِہُنٛد تہِ کِلاس یِتھ کٔنۍ اسہِ ہیکۍ دہلی کٮ۪ن ہِنٛد ٹیٖچرن ہِنٛدۍ دِوان امہِ ٹیکنالوجی سۭتۍ ووت واریاہ کینٛہہ فٲیدٕ بیٚیہِ یِتھٕے کٔنۍ یُتھٕے یہِ آنلاین بینک بینکس بٮ۪ترِ پیٹھ اوس گژھان پیوان کینٛہہ یہِ گژھُن یہِ فارم اوس کینٛہہ آسان برٕنۍ آز چھِ سٲری کٲم ہیکان امہِ ٹیکنالوجی سۭتۍ کٔرِتھ آنلاینٕے اسہِ چھُ بیٚوان اسہِ چھُنہٕ پیوان کُنٕے گژھُن أسۍ چھِ گرِ بِہتھٕے چھِ أسۍ ہیکان کینٛہہ تہِ کٔرِتھ وۄنۍ یُس زن ییٚمِس زن یہِ مطلب صحت چھُ نہ آسان منٛزٕ ٹھیک وغیرہ تمہِ امہِ سۭتۍ گٔے سُہ سہولیت تہِ اسہِ چھُ نہ پیوان کُن کینٛہہ گژھُن کینٛہہ یا اکھ أکِس چھِ خۄش خبر تہِ پرِژھان نتہٕ اوس پیوان توٗرۍ گژھُن یہِ کینٛہہ تہِ آسہِ ہا لکٕٹ بٔڑ کٲم اسہِ اوس پیوان توٗرۍ گژھُن آز چھُ اسہِ واریاہ سُہولیت مِلیمٕژ